اسَلامُ علیکُم مےٚ کَرے یو آرڈَر سُہ کٔرۍ زیٚو کیٚنسَل تہٕ کیٛازِ کہِ وۄنۍ ہیٚکن نہٕ مہمان یِتھ کِہیٖنۍ تہِ تِمو کوٚر کیٚنسَلے دوٚپُکھ أسۍ چھِ وُنہِ جامَس منٛز چھا وَتہِ منٛز چھا تہِ چھَنہٕ پاے کِہیٖنۍ تہِ اسلیے مےٚ کَریو ریسٹورنٹہٕ پٮ۪ٹھ آرڈر کینٛہہ سُہ کٔرۍ زیٚو مہربٲنی کٔرِتھ یہِ تتھ بِل وِل چھِ کھژَان تہِ ہیٚکو بٔرِتھ البتہ یہِ تتھ بیٚیہِ پیکِنٛگ ویکِنٛگ چھِ گژھان سُہ ہیٚکِو سُہ ہیٚکو کٔرۍ زیٚو تُہۍ بنٛد کیازِ کہِ تِم ہیٚکن نہٕ وۄنۍ یِتھ کِہیٖنۍ تہِ مہربٲنی کٔرِتھ سُہ کٔرۍ زیو آرڈر کینسَل